اَتھ منٛز تہِ چھِ واریاہ قٕسمٕچ یعنے اِنڈَسٹرٛیٖز نِوٕز اِنڈَسٹرٛیٖز کینٛہہ چھِ ٹی آر پی خٲطرٕ کَران ٹی آر پی خٲطرٕ چھِ سٲری کَران مگر کینٛہہ چھِ لیٖگَل طریٖقَس منٛز کَران تہٕ یعنے تِم چھِ پازِٹِو آیے پَکان اور کینٛہہ چھِ نٮ۪گیٹِو آے تہِ پَکناوان پَنٕنۍ کٲم ٹی آر پی بَڑاونہٕ خٲطرٕ تہٕ اگر أسۍ وٕچھو نِوٕز اِنڈَسٹرٛی یعنے یِم چھِ فرٛیٖڈَمٕکۍ چھِ فرٛیٖڈَم آف سٕپیٖچ چھِ یمَن زَبَردَس ٹھیٖک یعنے یِمَن چھَنہٕ فرٛیٖڈَمٕچ کٔمی کِہیٖنۍ تہِ نہٕ تہٕ پرٛایویسی کی اگر اگر أسۍ کَتھ کَرو پرٛایویسی چھِنہٕ یِم تھاوان کِہیٖنۍ تہِ کِہیٖنۍ کبھی بھی کہیں جاتے ہے اور بِلا وجہ کُنہِ ساتَن کٲنٛسہِ بِچٲرِس چھِ یِم یہِ ٹارگیٹ بَناوان حالانکہِ سُہ لَگہِ ہے نہٕ مطلب سُہ سُہ چھِ بِچور ہَٹہٕ مَٹہٕ سٕے منٛز کیٛاہ حظ وِکٹَم بَنان تٔمِس چھُنہٕ غرضٕے تٔمِس چھُنہٕ کانٛہہ خطہَے آسان اور لیکِن مگر یہ نِوٕز والے اُسکو ٹی آر پی کے لیے اپنی ٹی آر پی کے لیے پنٛنہِ ٹی آر پی خٲطرٕ چھِ یِم بِچٲرِس تٔمِس پَکناوان اوٗرۍ وَلسہ بایا تو ایسا نہیں ہونا چاہیے لیکِن ییٚتٮ۪ن یوٗتاہ چھُ کہِ فرٛیٖڈَم آف سٕپیٖچ یِمَن ٹھیٖک یعنے نِوٕز اِنڈَسٹِرٛی یُس چھُ اِنڈیاہَس منٛزَن یِمَن چھِ فرٛیٖڈَم آف سٕپیٖچ ٹھیٖک یعنے فرٛیٖڈَم آف سٕپیٖچ چھِ یِم پرٛٮ۪کٹِس کَران یعنے یِمَن چھِ دِنہٕ آمٕژ یہِ حق تۄہہِ ہَسا چھُ فرٛیٖڈَم آف سٕپیٖچ یعنے رایٹ ٹُو سٕپیٖچ رایٹ ٹُو سٕپیٖک تہٕ مگر یُس یُس مینٹین ٲسۍ کَرٕنۍ پرٛایؤری پرٛایویسی أکِس اِنسانَس اگر اِنفارمیشَن آے دِنہٕ کینٛہہ چھُنہٕ اِنفارمیشَن چھَنہٕ یِمَن نِش روزان کِہیٖنۍ تہِ نہٕ چھِنہٕ پرٛایویٹ روزان کینٛہہ تَتھ چھِنہٕ پرٛاویسی روزان کینٛہہ